ہَیٚلو اَسلامُ علیکُم آ شُکُر تُہۍ چھُو حظ ٹھیٖک اَصٕل پٲٹھۍ حظ اہن حظ اہن حظ تُہۍ چھُو حظ یہِ سیٚرِ وٲلۍ مطلب تۅہہِ چھا یہِ سیٚرِ بٹھٕ وٲلۍ اَدٕ تۄہہِ تۄہہِ کٔژ بَٹھٕ حظ چھُو أسۍ حظ چھِ بِلڈَر حظ أسۍ چھِ یِمَے کنسٹرٛکشن کٲم کَران أسۍ چھِ زیادٕ یِم بِلڈِنٛگ وِلڈِنٛگ حظ بَناوان آ وُنکٮ۪س چھِ اَسہِ یہِ مال ضروٗرت اَسہِ اوس اَمہِ برٛونٛٹھ رَٹان بیٚیِس نِش مال تہٕ مگر تٔمۍ کوٚروٕ تھوڑا بٲز سُہ چھُنہٕ وۅنۍ صحیح مال دِوان کیٚنٛہہ بیٚیہِ یوٗتاہ مال ضروٗرت چھُ آسان تٔمِس ووٚنمُت سُہ چھُنہٕ تَتھ مٮ۪قدارَس منٛز مال دِوان کیٚنٛہہ ییٚمہِ کہِ وجہ سٕتۍ بہٕ سونٛچان وۅں بہٕ ہسا بناہون وۅنۍ نوٚو کانٛہہ رٹن بہٕ کانٛہہ نوٚو بٹھٕ وول تہٕ اَتہِ کتہِ اَتہِ کَرے مےٚ پَنٕنۍ کِنۍ یِمن زٲنۍ کارن سۭتۍ کَتھ تہٕ یِمو دیُت چون نمبر دوٚپُکھ ژٕ کَر حظ فلٲنِس سۭتٮ۪ن کتھ یہِ ہَسا چھُ بَٹ ساقب أمِس ہسا چھِ کیٛاہتانۍ ٹرٛپُل سٮ۪وَن ہَسا چھِ أمِس اتھ بٹھَس ناو آ دوٚپُکھ أمِس ہسا چھِ أمِس ہَسا چھِ یِمہٕ تہٕ یہِ ہَسا یہِ چھِ اَکھ نَمبر سیٖر دوٚپُکھ أمِس چھِ آسان زَبردس سیٖر اَکھ نمبر سیٖر ہے بوز حظ ساقب صٲب مےٚ ما چھِ اَکی لَٹہِ کٲم مےٚ چھِ یہِ کٲم ہمیشہِ خٲطرٕ حظ بِلکُل آ بِلکُل یہِ کہِ مِثال کہِ طور پر اوسُس بہٕ ہُمِس نِش مال تُلان تٔمِس اوسُس بہٕ أکِس ؤرِیس کَم سے کَم رۄپیہِ کَروڑس سیٚرِ تُلان مگر کوٚرُن مےٚ سۭتٮ۪ن غلط تہٕ ییٚمہِ کہِ وجہ سۭتۍ مےٚ پٮ۪و سُہ مےٚ پٮ۪و سُہ وُنکٮ۪ن ترٛاوُن تہٕ اگر سُے آ اگر تُہۍ اَسہِ سۭتۍ پٔکِو نا صحیح تہٕ بہٕ آسہٕ تُہی سٍتۍ بہٕ چھُس تُہۍ پٔرمِننٹ بہٕ چھُس تیٚلہِ تۅہہِ پٔرمِننٹ گراہک مٲنۍتو تُہۍ پٔرمِننٹ گراہک بَنہو بہٕ تۄہہِ اَہَن حظ مےٚ ؤنِو تُہۍ مےٚ چھِ آسان ؤریس کَم سے کَم کَم سے کَم اگر نہٕ کِہیٖنٛۍ گاڑٮ۪س گاڑِ زٕ ترٛےٚ ساس چھِ مےٚ لَگان سیٚرِ کیٛازِ أسۍ چھِ رَٹان ٹھٮ۪کس أسۍ چھِنہٕ رَٹان کَنَسٹرک أسۍ چھِ بِلڈَر آ کٲنٛسہِ آسہِ مکان بَناوُن أسۍ چھِ ٹھٮ۪کہٕ رَٹان أسۍ چھِ مِٹیٖریَل وِٹیٖریَل پانے بَناو دِوان تٔمِس تہٕ أسۍ چھِ تٔمِس پۅنٛسہٕ رَٹان یِتُے یوٚت نہٕ کیٚنٛہہ اَسہِ چھِ ہُپٲرۍ بیٛاکھ بازرا چھِ اَسہِ کَنٹرٛٮ۪کٹر تَتہِ چھِ أسی چھِ گورمِنٹ کامہِ تہِ رَٹان أسۍ چھِ لوکَل کٲنٛسہِ نَفرَس آسہِ مکان بَناوُن چھِنہٕ حظ یِم بٔڈۍ بٔڈۍ نَفر یِم شہرَس منٛز یِم نہٕ پانہٕ چھِ ہٮ۪کان کَنسٹرکٹ کٔرِتھ آ أسۍ چھِ رَٹان دِوان تِمَن مکان وکان فِٹ تیار کٔرِتھ اَہَن حظ اَسہِ چھُ یِہَے لۄکُٹ مۄکُٹ بِزنِس تہِ وُنکٮ۪ن ہاو کَران حظ پَنُن کامہِ دۄہا اَپٲری وۅنۍ گوٚو وۅنۍ اَسہِ کٔہۍ گژھان یِم سیٚرِ کٔہۍ چھِ گژھان اَسہِ اکھ نمبر سیٖر کٔہۍ گَژھِ آسہِ آ چھِ گَژھان زیادٕ یہِ مہٕ حظ چھِ اکہِ اکی لٹہِ ضروٗرت اَسہِ چھِ ہمیشہِ خٲطرٕ ضروٗرت